نہ مےٚ چھِنہٕ زانٛہہ کوٗشِش کٔرمٕژ کہِ بہٕ تُلہٕ دَو تہِ یا بہٕ کَرٕ کیٚنٛہہ جِم وِم یہِ چھِ پَتہ کہِ دَونہٕ سۭتۍ چھِ اِنسانَس خوٗن أنٛدرٕ سُہ چھِ گَردِش کران تہٕ بیٚیہِ چھِ اِنسان صحت منٛد روزان مگر بہٕ چھس نہٕ کَران کیٚنٛہہ تہٕ نہ چھِ مےٚ زانٛہہ کوٗشش کٔرمٕژ کہِ بہٕ کَرٕ رَنِنٛگ یا بدل کیٚنٛہہ